کۄلگٲمۍ ہٮسپَتالَس منٛز چھُ زیادٕ ہجوٗم آسان تَتہِ چھِنہٕ زیادٕ کاوٹر تَتہِ چھُ مےٚ زیچھِ لاینہِ منٛز پیوان پیارُن ییٚمہِ سۭتۍ پیشنٛٹن تہِ دونٛکھٕ گژھان چھُ بہٕ چھَس گورمینٛٹس اپیٖل کران زِ پرٛٮ۪تھ کُنہِ ہوسپِٹلَس منٛز گژھِ زٕ ترٛےٚ کاوٹر آسٕنۍ تاکہِ اَمہِ سۭتۍ واتہِ پیشنٛٹن سہوٗلیت تمن پیٚیہِ نہٕ زیادٕ کالَس پِیارُن